واریاہ کال برونٹھ ٲسٕس بہٕ وَتہِ وَتہِ پَکان تہٕ مےٚ اَچانَک پیٚیہِ مےٚ بٔتھِ اکھ لٔڑکی وا کوٗر اکھ سۄ حظ ٲسۍ واریاہ زیادٕ خوٗبصوٗرت تہٕ تٔمۍ سٔنز یِم أچھٕ آسہٕ تِم آسہٕ واریاہ زیادٕ اٮ۪ٹریکٹیو تٔمۍ سٔنز أچھ ٲس مطلب تٔمۍ سٔندۍ یِم مطلب تھوٹٔس چھِنا تٔمۍ سٔندۍ تھوٹٔس تہِ ٲس سۄ بَیان کران تٔمۍ سٔنز أچھ آسہٕ مطلب تٔمۍ سٔنز تِمَن أچھَن منٛز ٲسۍ تیٖژ گہرایی تیٖژ گہرایی کہِ تٔمۍ سٔندیو أچھو سۭتۍ ٲسۍ مطلب لُکھ گژھان دیوانہٕ تٔمۍ سٔنز أچھ وٕچھِتھ سۄ ٲس مےٚ دوٚپ تٔمِس گوبُر اکھ سیکینڈ رُکِو بہٕ ہٮ۪کا تُہُند فوٹوگراف تُلِتھ تٔمۍ دوٚپ دیٖدی کیٚنہہ چھُنہٕ پَرواے تُہۍ تُلیو مےٚ فوٹوگراف تہٕ مےٚ تُل تٔمِس واریاہ زیادٕ فوٹوٗگراف تہٕ سُہ فوٹوگراف ییٚلہِ مےٚ تُل تہٕ مےٚ کوٚر سُہ اَپلوڈ پَنٕنِس پیجَس پٮ۪ٹھ کوٚر مےٚ سُہ اَپلوڈ تَتھ آے مےٚ تیٖتۍ کمینٹ تیٖتۍ کمینٹ کہِ مطلب تیٖتۍ آے مےٚ تَتھ یہِ لایکہٕ لُکو لوٚگ مےٚ پرژھُن مطلب فوٹوگریفو بَڑیو بَڑیو فوٹوگرافرو ووٚن یہِ کَتہِ چھُتھ ژےٚ یہِ فوٹو یہِ کَتہِ چھِ یہِ کوٗر اَسہِ مِلاو ژٕ أمِس سۭتۍ أمِس سۭتۍ کرناو ژٕ اَسہِ کَتھ باتھ اَسہِ چھُ یہِ تہٕ مطلب ماشاء اللہ مےٚ باسیو تَتٮ۪ن واریاہ زیادٕ پانَس پٮ۪ٹھ کہِ نہ مطلب مےٚ تہِ آو اَتھِ مطلب کُنہِ جایہِ مطلب کٲنسہِ اِنسانَس منٛز چھِ دَپان أچھَو سۭتی چھُ اِنسان ہٮ۪کان اِنسانٕنۍ اَگر اِنسانَس آسہِ پریزناوُن أچھو سۭتۍ تہِ ہٮ۪کہٕ ہون اِنسان پرزنٲوِتھ